آ اَگَر ہَسا أسۍ کَتھ کَرو پرٛایویٹ سکوٗلَن ہٕنٛز تَتھ منٛز ہَسا چھِ بَچَس فیٖس وارِیاہ یُس ہَسا اٮ۪ڈمِشَن فیٖس چھِ سُہ ہَسا چھُ وارِیاہ پَتہٕ ہَسا یُس رٮ۪تُک فیٖس چھُ سُہ تہِ ہَسا چھِ آسان بَچَن وارِیاہ پرٛیویٹ سکوٗلَن منٛز اَتھ منٛز ہَسا چھِ یِمَن گَژھان کِتابَن ہُنٛد پونٛسہٕ تہِ آسان بَرٕنۍ وَردی ہُنٛد پونٛسہٕ تہِ آسان آسان بَرٕنۍ بیٚیہِ ہَسا چھُ یِمَن آسان گیمزَن ہُنٛد تہِ اَدَر چارجِز بَرٕنۍ یُس ہَسا پرٛایویٹ سکوٗلَن منٛز خرچی یہِ ہَسا چھِ بَچَس وارِیاہ زیادٕ خرچی یُس ہَسا لَکٹٮ۪ن بَچَن چھِ یِمَن ہَسا چھِ وارِیاہ زیادٕ خرچی گورمینٹ سکوٗلَس منٛزہَسا بَچَس کَمٕے خرچی اَتھ منٛز أمِس وردی تہِ دِوان اورَے تہٕ بَتہٕ تہِ دِوان اورَے کِتاب تہِ حظ دِوان اورَے تہٕ اَدَر چارٕج گیمٕز ویمٕز چھِ دِوان اَدَر چارٕج چھِنہٕ حظ آسان کِہیٖنۍ پرٛایویٹ سکوٗلَن منٛز بَچَن آسان اٮ۪ڈمِٹِنٛگ فیٖس وارِیاہ اَتھ منٛز حظ چھِ آسان یِمَن گۄڈنٮ۪تھٕے اٮ۪ڈمِشَنَس بَرٕنۍ دَہ ساس رۄپیہِ پَتہٕ حظ چھِ آسان یِمَن رٮ۪تَس فیٖس پانٛژھ پانٛژھ ساس رۄپیہِ بیٚیہِ حظ آسان اَدَر چارجِز پانٛژھ ساس رۄپیہِ الگ بیٚیہِ ہَسا یِمَن پَتہٕ الگ کیٚنٛہہ کِتاب آسان اَننہِ تَتھ منٛز آسان یِمَن بُکٕس تہِ یِوان زٕ ژور ساس رۄپیہِ اَگَر ہَسا یِمَن وَردی چھِ دِوان سُہ تہِ حظ چھِ یِوان دۄن ترٛٮ۪ن ساسَن اَتھ منٛز پرٛایویٹ سکوٗلَس منٛز حظ چھِ وارِیاہ درٛوٚگ آسان بَچہِ پَرناوُن بَنَصبَت یہِ گورمِنٹ سکوٗل آ گورمٮ۪نٛٹ سکوٗلٕچ کَتھ کَرو تَتھ منٛز ہَسا چھِ پٮ۪وان فیٖس بَرُن ؤریَس ساس رۄپیہِ تَتھ پٮ۪ٹھ ہَسا بَچَس پَرناو تورے اٮ۪ڈمِشَن فیٖس پٮ۪وان بَرُن بَس پنٛداہ شَتھ رۄپیہِ بَس گورمینٹ یَتھ پرٛایویٹ سکوٗلَس چھُ پٮ۪وان یہِ اٮ۪ڈمِشَن فیٖس بَرُن دَہ ساس پَتہٕ چھُ آسان اَتھ رٮ۪تَس تہِ فیٖس بَچَس کھَسان سُہ چھُ آسان پانٛژھ پانٛژھ ساس پَتہٕ چھُ یِمَن وَردی ہُنٛد آسان وَردی چھِ یِمَن یِوان دۄن ساسَن کِتاب چھِ یِوان زٕ ژور ساس